پانٛژھ یِم زَن بین الاقوٲمی شہر چھِ دُنیاہَس منٛز گۄڈَے گوٚو دُبَے دٔیِم گوٚو لَنٛدن ترٛیٚیِم گوٚو پیرس ژوٗرِم گوٚو بٮ۪نٛکاک پوٗنٛژِم گوٚو اِستمبُل